بہٕ وَنہو تۄہہِ سٲنِس یتھ بہٕ وَنہو تۄہہِ یتھ سٲنِس یتھ پُلوٲم ڈِسٹرکَس مَنٛز چھِ سُہ پارکس تہٕ سپوٹس سپوٹس تہٕ کَلچرَل اِویٚنٹس تہٕ گَژھان یِم یۄس سٲنِس یتھ پُلوٲمِس ڈِسٹرکَس مَنٛز چھِ یتھ نَزدیٖکھٕے اکھ پارَک یتھ وَنان چھِ شہیٖد پارَک تور چھِ یِوان لُکھ تِم چھِ مَزٕ تُلان تتیُک مَزٕ تُلان وچھان اتیُک سیٖنری وٕچھان بیٚیہِ چھِ تَتہِ جولہٕ ووٗلہٕ تہِ چیٚوان بیٚیہِ چھِ سٲنِس پُلوٲم ڈِسٹرکَس مَنٛز سپوٹس سٹیڈیم تہٕ پُلوٲمِس ڈِسٹرکَس مَنٛزٕے چھِ سۄ پُلوٲم سٕے مَنٛز چھِ سۄ سپوٹس سپوٹس یہِ سٹیڈیم بیٚیہِ چھُ بیاکھ سٹیڈیم راج پور سٹیڈیم تور تہِ چھِ لُکھ گَژھان یِم پَنُن یہِ ایٚٹَرٹینمنٹ کَرنہٕ خٲطرٕ چھِ تور گَژھان یِم لڑکہٕ بایِز یا مہنی آسان چھِ بیٚیہِ چھِ کَلچرَل اِوینٹس گَژھان سٲنِس پُلوٲمِس ڈِسٹرکَس مَنٛز وۄرُس چھِ گَژھان أسۍ چھِ اکھ وۄرس مَناوان یُس أسۍ پَکھر پوریُک وۄرس سُہ چھُ یِوان ماننہٕ تور چھِ گَژھان یمہِ دۄہ سُہ وۄرس چھُ آسان تور چھِ سٲری لُکھ گَژھان تہٕ تَتہٕ درود پَران مَنٛگان تہٕ بیٚیہِ تتیُک وۄرس چھُ امہِ خٲطرٕ تہِ واریاہ زیادٕ مَشہور تکیاز تور چھِ ییٚلہِ سُہ وۄرس چھُ آسان پَتہٕ چھِ تمہِ دۄہ پٮ۪ٹھ تۭر گَژھان سٹاٹ ییٚلہِ أسۍ یِمَن یہِ شِکار گاہ چھِ گَژھان یا اَوَنتی پورہ ٹیمپٕل وٕچھنہٕ چھِ گَژھان یا سٹیڈِیمَن مَنٛز چھِ گَژھان شِکار گاہ کَرنہٕ گَژھنہٕ خٲطرٕ چھِ نہٕ اَسہِ فری فری فری آف کاسٹ چھِ نہٕ گَژھان أسۍ تور کینٛہہ تَتہِ چھِ اَسہِ پونٛسہِ لَگان ٹِکَٹ چھِ پیٚوان بَرٕنۍ اَوَنتی پورہ ٹیمپٕل تہٕ تَتہِ تہِ چھِ پیٚوان ٹِکَٹ بَرٕنۍ وۄنۍ گوٚو سٹیڈِیَمَس ییٚلہِ ییٚلہِ سٹیڈیَمَن مَنٛز چھِ گَژھان تَتہِ چھِ أسۍ گَژھان فری آف کاسٹ أسۍ چھِنہٕ تَتہ چھِنہٕ اَسہِ چھِنہٕ پیٚوان کانٛہہ تہِ پونٛسہٕ تور پیٚوان اَسہِ چھِ نہٕ کٕہٕنۍ تہٕ ٹِکٹ پیٚوان تَتہِ کَڑٕنۍ